أسۍ سٲری کٲشِر لُکھ چھِ پَنٕنۍ کٲشِر زبان استعمال کران تاکہِ أسۍ ہٮ۪کو پَنٕنۍ پہچان باقِیَن مُلکَن منٛز کٔرِتھ سٲنۍ کٲشِر زبان چھےٚ واریاہ پرٛٲنۍ ییٚمہِ کِنۍ أسۍ یہِ پَنٕنۍ اَتھ چھِ أسۍ وَنان مادری زبان کٲشِرِ زبانہِ تھرٛوٗوٕے چھِ أسۍ پَنٕنۍ پہچان رہن سہَن تہٕ روزُن ہٮ۪کَو أسۍ باقِیَن تام اَصٕل پٲٹھۍ واتٕنٲیِتھ کٲشِرِ زبٲنۍ تھرٛوٗوٕے چھُ کٲشِرِ زبٲنۍ سۭتی چھِ أسۍ پَنٕنۍ پہچان باقِیَن مُلکَن تام ہٮ۪کان واتٕنٲیِتھ أسۍ کٲشِر چھِ یِوان پَرزٕناونہٕ پنٛنٕے کٲشِرِ زبٲنۍ سۭتۍ کٲشِرِ زبٲنۍ ہِنٛدے بدولَت چھِ أسۍ مشہوٗر پوٗرٕ دُنیاہَس منٛز